آ اگر بہٕ پہاڑس کھسنٕچ کتھ کرٕ تو کینٛہہ ٹایمہٕ برونٛہہ گوٚوُس بہٕ شُپین پٮ۪ٹھ تقریباً پٕنژٕہ کلو میٹر دور دٔبجٮ۪ن ایریا چھِ تتھ وَنان دٔبجٮ۪ن پٮ۪ٹھ چھِ اکھ پہاڑی کھژان ہیور کُن ییٚتہِ زَن وننہٕ یِوان چھُ شیخ نور الدین نورانی رحمتہ اللہ علیٰ تِمو چھِ أکِس کنہِ پٮ۪ٹھ نٮ۪ماز پٔرمٕژ سۄ چھِ بالکُل أکس پہاڑٕ کِس دام پہاڑٕ کِس دامنس پٮ۪ٹھ تتھ ہایٚکہِ منٛز تتھ چھِ تیٖژاہ پہاڑی انسانس چھُ بالکُل الف ہیٚو پہاڑ تٔٹھۍ پٮ۪وان کھژُن تہٕ یُتھے أسۍ پنٕنۍ جماعت ہٮ۪تھ تور گٔے تقریباً تقریباً لوٚگ اسہِ اوٚڑ گنٹہٕ دۄبۍجٮ۪ن یُس شُپین پٮ۪ٹھ تروٚوُہ کلو میٹر دور سُہ تہِ چھُ أکِس جنگلس منٛز تمہِ جنگلہٕ پٮ۪ٹھ لوٚگ اسہِ تقریباً تقریباً اوٚڑ گنٹہٕ تور کھسنس تتھ پہاڑی تمہِ پتہٕ گے أسۍ بییٚہِ أکِس پہاڑی کُنتھ یتھ ناو چھُ وننہٕ یِوان ننگہٕ سر ننگہٕ سر چھُ اکھ آبہٕ سر یُس کینٛہہ ٹایمہٕ برونٛہہ بنیومُت چھُ سُہ چھُ بنیومُت کیٚنٛژن لُکن ہُنٛدِ اختِلاف سۭتۍ چھُ سُہ اچانک گوٚمُتَن نمودار تتٮ۪ن تہٕ ننگہٕ سر سۭتۍ چھِ اکھ پہاڑی وٲران گٔمٕژ اکھ گلی گٔمٕژ تمہِ آبہٕ سۭتۍ وٲران یتھ ناو چھُ وننہٕ یوان جم گلی جم گلی چھِ بالکُل اکھ وٲران پہاڑی یتھ نہ انسان کھٕستھ چھُ ہیٚکان نہ چھُس ؤستھ ہیٚکان تِکیاز تتھ گلی چھُ بالکُل آب آسان وسان امے ننگہٕ سرُک تتھ چھُ وۄنۍ پہاڑی ناو آمُت تھاونہٕ جم گلی ننگہٕ سر چھُ بالکُل اکھ ڈراونا علاقہٕ اکھ یپٲرۍ بالکُل دۄہلہِ ہنٛدِس تاپہٕ تژرس تہِ کھوژُن یِوان چھُ بییٚہِ اگر أسۍ کتھ کرو یُتھے أسۍ اتھ روڑس گژھان چھِ مۄغل روڑس یُتھے شُپٮین پٮ۪ٹھے تقریباً اکھ کلو میٹر دوٗر واتان چھِ ہیٚلی پیڈ ونان چھِ تتٮ۪ن اگر أسۍ وٕچھو آختاب لوسُن بڈٕ بہترین طٔریقس منٛز چھُ تتٮ۪ن آختاب لوسان اسہِ نِش تِکیاز تتھ چھِ وننٕے سن سیٚٹ پۄینٹ بییٚہِ اگر أسۍ وٕچھو یُتھے أسۍ دوبۍجٮ۪ن واتان چھِ ٹاپس پٮ۪ٹھ دوبۍبجٮ۪ن ٹاپس پٮ۪ٹھ گژھ بڑٕ بہتر طٔریقَس منٛز وٕچھُن اختاب کھسنُک وقت تِکیاز جنگلس منٛز چھُ الگے مزٕ یِوان یتھی أسۍ وٕچھن چھ آختاب کھوٚت